آ بہٕ ہیٚکہٕ ؤنِتھ پانژَن سٹیٹَن ہنٛد ناو اکھ چھُ سون جموں کشمیٖر بیٛاکھ چھُ اُتر پردیش بیٛاکھ چھِ بینٛگلور بیٚیہِ چھِ پنٛجاب بیٛاکھ چھِ انٛڈیا بیٛاکھ چھِ دہلی